أسۍ چھِ زانان یۄس روٗولَر ایریاہَن مَنٛز یعنی کہِ سانٮ۪ن پُلین علاقَن مَنٛز لیک آف ایجوٗکیشَن واریاہ زیادٕ تٲلیٖم چھےٚ یا آواز لُکَن ہٕنٛز أسۍ چھِنہٕ ہٮ۪کان پہچٲنِتھ کِہیٖنٛۍ ییٚمہِ ساتہٕ زَن أسۍ پنٕنٮ۪ن پُلین ایریِہٕکۍ یعنی کہِ روٗلَر ایریاہَن ہٕنٛز تہٕ أربَن ایرِیا ہٕنٛز کَمپِیر ییٚمہِ ساتہٕ أسۍ پانہٕ وٕنۍ چھِ کَران أسۍ چھِنہٕ ہٮ۪کان پہچٲنِتھ کِہیٖنٛۍ تِکیٛازِ یِم تہِ اِشوٗ یِم تہِ أکِس اِنسانَس روٗلَر ایریاہَن منٛز یِم تہِ پرٛابلِمٕز فیس چھِ پٮ۪وان کَرٕنۍ تِکیٛازِ تَوے چھِ أسۍ تِم اِگنور کَر